یُس یہِ گیس چھُ یہِ چھُ سانہِ لایفہِ منٛز واریاہ زیادٕ اِمپارٹنٹ تِکیازِ اَکثر اَگر أسۍ کٔشیٖر وُچھو ییٚتہِ چھُ نہٕ پاورٕے روزان تمہِ وِزِ چھِ أسۍ گیس ہیٚکان اِستعمال کٔرِتھ اَمہِ سۭتۍ چھِ أسۍ ہیٚکان لایِٹ تہِ پَنٕنِس گرس أنِتھ بیٚیہِ چھِ أسۍ گیس چھِ وُنہِ وُنکیٚنس یوٗز گژھان گاڑٮ۪ن منٛز تہِ بیٚیہِ چھُ اَتھ منٛز اَتھ پٮ۪ٹھ بَتہٕ وَتہٕ رَنان مطلب سٲنۍ ہر کانٛہہ کٲم چھِ أسۍ پَتہٕ أتھۍ گیسس پٮ۪ٹھٕے کران زیادٕ تر ییٚلہِ وَندٕ چھُ آسان یوٗتاہ یہِ فٲیدٕ چھُ تیوٗت چھُ اَتھ نۄقصان تہِ چھُ اَتھ تِکیازِ اَگر أسۍ وُچھو اوترے گوٚو اکھ واقعہٕ گیسہٕ مٔٹۍ پھٔٹۍ تہٕ واریاہ موٗدۍ تہِ یا یِم وَندَس منٛز زَن چھِ أسۍ کیٛاہ کران یوٗز کیٚنٛہہ یِم گیسہٕ بُخارِ یِم کیٛاہ چھِ کران آکسیٖجن بُلاک کران ییٚمہِ سۭتۍ أمۍ پَتہٕ واریاہ ڈیتھ چھِ گژھان یا گیس مٔٹۍ روٗز اَچانک روٗد کیٚنٛہہ سُچ وُچ اَمیُک یلے تَمہِ سۭتۍ تہِ چھُ ہیٚکان بٕلاسٹ گٔژِتھ ییٚمہِ سۭتۍ واریاہ زیادٕ نۄقصان گوٚو اَگر أسۍ وُچھو آ سانہِ زندگی منٛز نٮ۪صفہٕ کھۄتہٕ ژٔر نۄقصان چھِ گٔمٕتۍ تِم چھِ صارِف فَیر سۭتۍ گٔمٕتۍ یِمن ریٖزن کیٛاہ چھُ یِہوے یُس یہِ گیس چھُ یِہٲے اَگر شُر وُر تہِ اَتھ سۭتۍ سِیتھ کرِ تٔمِس تہِ ہیٚکہِ اَمہِ سۭتۍ کیٚنٛہہ پرابلِم گٔژِتھ یہِ چھُ واریاہ زیادٕ ضروٗری گیس زیادٕ تر سٲنہِ کٔشیٖر منٛز تِکیازِ اَسہِ چھُ وَندٕ ییٚتہِ یِم یَتھ منٛز اَسہِ زیادٕ تر پاور چھُنہٕ روزٲنی مَگر تیوٗتاہ چھُ یہِ ہُپٲرۍ نۄقصان دیٚہہ تِکیازِ اگر تھوڑا ہی اَتھ منٛز اورٕ یور گوٚو یہِ ہیٚکہِ بٕلاسٹ کٔرتھ ریسنٹلی گوٚو مےٚ رِلیٹِوس أکِس تہِ یی تِمن روٗد گرِ تھوڑا کیٛاہ تھان گیسُک وجہہ گوٚو تِمن گٔے اکھ فیملی میمبرَس تہِ ڈیتھ بیٚیہِ دوٚدُکھ سورُے مَکانہٕ